ہیٚلو وَعلیکُم سَلام آ جِناب تُہۍ کٕم جِناب کٔرِو حُکُم ٹھیٖک ؤنِو شیفی صٲب بِلکُل جِناب بِلکُل

ٹھیٖک یے چھُ واریاہ اَصٕل بس اَصٕل چیٖز ووٚنوٕ تۅہہِ تُہۍ اگر أسۍ چھِ وُنکٮ۪نس حظ أسۍ بہٕ ہٮ۪کہو تۅہہِ یِتھٕ پٲٹھۍ ؤنِتھ تۅہہِ تُہۍ ؤنۍتو مےٚ تۄہہِ کٔمۍ دِژیو اَز سٲنۍ سٲنۍ معلوٗمات تَتھ خٲطرٕ چھُس بہٕ تُہُنٛد شُکُر کہِ تۄہہِ کوٚروٕ اَسہِ پٮ۪ٹھ بَروسہٕ تہٕ بَس تُہۍ سَمجِو کہِ یِتھٕ پٲٹھۍ تُہۍ باقٕے باقٕے یِم دوس چھِ تُہُنٛد احباب چھِ تِمَن چھُ اَسہِ پٮ۪ٹھ بروس تُہۍ تہِ کٔرِو اَسہِ پٮ۪ٹھ بَروس أسۍ چھِ ہمیشہِ تھاوان أتھۍ پٮ۪ٹھ آ أتھۍ سٲنۍ کوٗشِشہٕ تھایہِ یِہےَ کہِ کَسٹمَرَس تام واتناوو اَصٕل اصٕل چیٖز رٕتۍ رٕتۍ چیٖز تُہۍ ؤنۍتو مےٚ تُہۍ کیٛازِ ایگزیکٹلی کیٛاہ چھُ تۄہہِ ضروٗرت تہٕ بہٕ تَمی حِساب وَنہٕ بہٕ تۄہہِ کٔرۍ جوٗرۍ اَکھ ٹھیٖک بیٚیہِ اَہَن حظ جِناب سُہ تہِ بَنہِ جِناب بِلکُل بِلکُل تَتھ منٛز چھِ واریاہ مُختلِف آ ڈِزایِن تتھ چھِ آسان اَکھ دُبَے بیٚسٕڈ بیٛاکھ چھُ آسان پاکِستانی بیٚسٕڈ بیٛاکھ چھُ آسان سعودی عرب تُہۍ یُس تہِ قٕسٕم آسہِ لیٚٹٮ۪سٹہٕ آسہِ یُس تہِ تۄہہِ کٔشیٖرِ منٛز لیٚٹٮ۪سٹہٕ ڈزاین آسہِ یا کیٚنٛہہ مِٹیٖریَلَس منٛز آسہِ کیٚنٛہہ کالٹی تھاونس سُہ سُہ چھُ اَسہِ نِش دٔستیاب تۄہہِ کَر تۅہہِ دِمہٕ بہٕ اَکھ اَکھ سَجشن دِمہٕ بہٕ تۄہہِ یِتھٕ پٲٹھۍ کہِ اگر تُہۍ وُنکٮ۪نس ایٚویلیبُل چھُو تُہۍ چھُو وُنکٮ۪نس فری آوٕرۍ چھِو نہٕ کُنہِ کامہِ منٛز کِہیٖنۍ تُہۍ یِیِو سٲنِس دُکانَس پٮ۪ٹھ آ تُہۍ دِیو نظرا اَتہِ تُہۍ وُچھُو کٔرِو تَتٮ۪ن پسنٛد بیٚیہِ اگر تۄہہِ بٔچی چھُو خانٛدر سۄ بٔچی تہِ أنۍہوٗن پانَس سۭتۍ پنٕنہِ حِساب کٔرِو پوٚتُس ییٚتٮ۪ن چۄایِس تہٕ أسۍ پکو پتہٕ تَمی حِساب برٛونٛٹھ ہے ولہٕ حظ سُہ حظ چھُ سہل مسلہٕ سُہ کَرو أسۍ ییٚتی ڈِسکَس سُہ چھُنہٕ تُہۍ وُچھو تُہۍ تھٲیِو تُہۍ ییٖزیٚو تُہۍ روٗزِو تُہۍ روٗزِو خۄش أتھۍ منٛز کہِ تۄہہِ میلہِ بازرٕ کھۄتہٕ میلہِ تۄہہِ اَسہِ نِش سستَے بس بیٚیہِ چھا کیٚنٛہہ آ بِلکُل تَمام تَمہِ ورٲے تہِ باو تَمہِ باوجوٗد تہِ یِم تہِ ڈِزایِن چھِ یِم وُنکٮ۪نَس ٹرٛنٛڈ چھِ کٔشیٖر منٛز چھِ چَلان تِم چھِ اَسہِ نِش مَہ ہیٚیِو تُہۍ ٹٮ۪نٛشَن تُہۍ وٲتِو اَسہِ نِش آ أسۍ چھِ وُنکٮ۪نَس تۄہہِ چھا پَے اَسہِ چھِ وارِیاہن جایَن دُکان تُہۍ ہیٚکِو اَسہِ کُنہِ تہِ شاپَس پٮ۪ٹھ وٲتِتھ اَکھ چھُ لال بازرٕ اَکھ چھُ رازی کٔدلہٕ اَکھ چھُ المگیٖر بازرٕ تَمام ڈِزایِن چھِ ہر کُنہِ دُکانَس پٮ۪ٹھ دٔستیاب وۅنۍ چھُ تۅہہِ تُہۍ وُچھِو تۄہہِ کُس بجو آسان تُہۍ وٲتِو تٔتھۍ تٔتھۍ شاکَس پتہٕ چلو چلو ٹھیٖک چھُ تُہۍ وٲتِو اَسہِ نِش تہٕ أسۍ تھَوو تیٚلہِ ییٚتی أسۍ کَرو ییٚتی مُلاقات حظ شُکریہ اسلام علیکُم وعلیکُم سلام